أکِس انسانہٕ سٕنٛدِ خٲطرٕ چھُ کھیل کوٗد واریاہ ضروٗری کیٛازِ کہِ کھیل کوٗد سۭتۍ چھُ انسان ہمیشہ مطلب صحت منٛد روزان مطلب یِم سٲنۍ مطلب جسمٕکۍ تان چھِ آسان تِم چھِ ییٚلہٕ گژھان مطلب کٲنٛسہِ چھِ آسان دٮ۪ماغ آوُر یا پریشان چھِ آسان بدل کینٛہہ مسلہٕ چھ آسان کتاب ییٚلہِ انسان متلاون پٔرتھ مطلب کُنہِ ساتہٕ چھِ تنٛگ یِوان پتہٕ پزِ انسانس اکھ چیٖز کرٕنۍ أمِس پزِ گِنٛدُن کیٛازِ کہِ تمہِ سۭتۍ چھُ یُس تٔمِس پریشر چھُ آسان دٮ۪ماغس منٛز گوٚومُت زیادٕ مطلب تٔمۍ سۭتۍ چھُ یہِ ییٚلہٕ گژھان انسان کھیل کوٗدس منٛز مثال کے طور پر بٮ۪مار آسہِ کانٛہہ مطلب بدل کُنہِ مطلب ہُہ آسہِ مسل مسلہٕ آسہِ تٔمِس کانٛہہ مطلب سُہ آسہِ زیادٕ مطلب گرِے تنٛگ آسہِ یِوان بدل کینٛہہ آسہِ تٔمۍ سٕنٛدِ خٲطرٕ تہِ چھُ کھیل کوٗد ضروٗری کیازکہِ اگر انسان پرنس کُنُے یوت زیادٕ جُرِتھ روزِ تٔمِس ہٮ۪کان مطلب تٔمی حساب مطلب بٮ۪مارِ تہِ سُہ ہٮ۪کہِ بٮ۪مارٮ۪ن منٛز تہِ زیادٕ مُبتلہ کٔرتھ بہتر چھُ أکِس انسان خٲطرٕ مطلب سُہ گژھِ کانٛہہ تہِ کٲم خٲطرٕ کرن کانٛہہ تہِ کٲم کار کرن تٔمِس پزِ مطلب پنُن وقت کینٛہہ وقت مطلب امہِ خٲطرٕ مُنٲسِب زانُن یہِ کہِ سُہ وقت کینٛہہ کٔرِنۍ ییٚمہِ خٲطرٕ مگر کھیل کوٗد چھ أمۍ سٕنٛدِ خٲطرٕ ضروٗری کیٛازِ کہِ کھیل کوٗدٕے چھےٚ سۄ وٲحد چیٖز ییٚمہِ سۭتۍ اکھ انسان ہمیشہ مطلب طاقت منٛد ہٮ۪کہِ روٗزِتھ یہِ چھُ واریاہ بہتر